بہٕ چھَس پانہٕ سُہ یُس شاینِنٛگ بُٹیٖک سٕٹار سٕٹار یہِ چھُ یہِ چھِ اَسہِ اَسہِ ییٚتی نزدیٖکٕے بہٕ چھَس تَتی کٲم کَران تَتہِ چھِ اَسہِ مینہِ ہٮ۪وان چاہے سُہ أسۍ چھِ زیادٕ فوکَس کَران تَتہِ سٕژٕ کٲم آرِ کٲم تہٕ بیٚیہِ تِلہٕ ؤرٕک چھِ أسۍ زیادٕ پَہمتھ کَران یہِ تَتہِ چھِ یُس تَتہِ چھِ أسۍ بَچَن اَصٕل پٲٹھۍ ہیٚچھناوان تہٕ ہیٚچھان تہٕ چھِ بَچہِ واریاہ اَصٕل پٲٹھۍ یُس اَسہِ پَنُن ہُنَر چھِ ییٚلہِ اٮ۪س کے آی سی سی سرینگرس منٛز ییٚلہِ سُہ فیشَن شو گوٚو تَتٮ۪ن ہوو اَسہِ پَنٕنۍ آرِ کٲم ؤرٕک ہوو اَسہِ پَنٕنۍ تہٕ سُہ کوٚر اَسہِ تَتہِ ہوو اَسہِ لُکَن بروںٛہہ کَنہِ سُہ گوٚو واریاہ ہِٹ تَتہِ کیٛازِ یُس یہِ یُس یہِ سانہِ سایڈِچ یُس یہِ آرِ کٲم چھِ یہِ یا تِلہٕ ؤرٕک چھِ یہِ چھِ یِوان واریاہ صاف ماننہٕ یِم چھِ بَچہِ تہِ چھِ پانہٕ مطلب اَصٕل پٲٹھۍ ہیٚچھان تہِ پَتہٕ چھُ اَتھٕ صاف کَران تمہِ وجہ سۭتۍ گوٚو سُہ آو سُہ لُکَن سُہ تِلہٕ ؤرٕک بیٚیہِ آرِ کٲم کھٔژ لُکَن واریاہ زیادٕ پَسنٛد بیٚیہِ چھِ أسۍ سٕژٕ کٲم تہٕ مطلب أسۍ چھِ رٔڈی میڈ یِم کٕلوتھٕز چھِ یِم تہٕ چھِ أسۍ واریاہَن دُکاندارَن ترٛاوان پَتہٕ یہِ أسۍ چھِ دِوان تِمَن سُوِتھ پَتہٕ چھِ أسۍ واریَہَن دُکاندارَن ترٛاوان یِم تہِ چھِ لُکھ واریاہ پَسنٛد کَران سٲںٛز یہِ ٹیلرِنٛگ کٲم تہِ مگر یُس ہُہ چھِ تِلہٕ ؤرٕک چاہے سۄ تِلہٕ ؤرٕک چھےٚ یا آرِ کٲم چھےٚ سۄ گٔے یُس اٮ۪س کے آی سی سی فیشَن شووَس منٛز اَسہِ ہایے سُہ سۄ گٔے تَتہِ واریاہ ہِٹ سۄ آے لُکَن واریاہ زیادٕ پَسنٛد